وعلیکُم السلام ٹھیٖک چھِو حظ اہن حظ ٹھیٖک اصٕل پٲٹھۍ تُہۍ کم چھو آ آ تُہۍ کم چھو آ خٲری اوسا کیازِ اچھا

مےٚ چھُ نہٕ یاد پیٚوان کیٚنٛہہ تھوڑا

آز چھ نہ آسان تَتہِ تَتہِ پیاران اِنٹروِوَس خٲطرٕ تہٕ تمہ تمے موٗجوب ما آسہِ ٹایِم گوٚمُت تۄہہِ کُنہ جایہِ اَسہِ گَژھِ مَطلَب آسُن سُہ نفر ییٚمِس پَتہ آسہِ ییٚمِس کٲم آسہِ تَگان کَرٕنۍ اصٕل پٲٹھۍ ییٚمِس ایٚکٕسپیٖریَنٕس آسہِ اۭں ژےٚ آسیٚتھ اچھا تُہۍ ییٖزیٚو تہٕ تُہۍ أنزیٚو تمے تم ڈاکمنٹس سۭتۍ پَتہٕ وچھو تۄہہِ کیُتھ آسہِ تَتہِ سی وی تُہنٛد تہٕ تمے حِسابہ پَتہٕ وٕچھو أسۍ آ تُہۍ ییٖزیٚو تُہۍ ییٖزیٚو ژٕندروارٕ دۄہ تہٕ کاہ بجے بٲگۍ یٖزیٚو آ آ ژٕندروار ییٖزیٚو تُہۍ کاہہِ بجے بٲگۍ

امے موٗجوب چھ ہیٚکان گٔژھِتھ تُہۍ ییٖزیٚو پَتہٕ وٕچھو

آ تُہۍ یِیٖزیٚو کنفرم آ آ ادٕ کیاہ ادٕ کیاہ بیٚہہ وعلیکُم السلام